اگر بہٕ کتھ کرِ ٹیورشٹن ہنٛز بہٕ چھس واریاہ زیادٕ انٹرشٹِڑ تمن منٛز بہٕ چھس تمن سۭتۍ کتھ کران یم بُزرٕگ بُزرٕگ ٹیورشٹ چھ یور یِوان تِم چھِ مےٚ ییلہِ بہٕ لکٕٹۍ ٲسٕس مےٚ ٲس نہٕ پتہ کٔشیر ہنٛز تیژہ کیٚنٛہہ تِم چھ یور یوان تم چھ اسہِ سۭتۍ کتھ کران تم چھ ونان برونٛہہ کالہِ کیُتھ اوس ییٚتہِ تہِ اسہِ چھ واریاہ زیادٕ خوش مےٚ چھ امے کران یہِ واریاہ زیادٕ خوش یُہنُد انٹریکشن چھ واریاہ زیادٕ اصٕل آسان مطلب یِم چھ واریاہ زیادٕ اصٕل پاٹھۍ انٹریکٹ کران اسہِ سۭتۍ تہِ یِم چھ اسہِ واریاہن واریاہن چیزن منٛز مدد کران کہِ مطلب ڈِسِپٕلنۍ کتۍ پاٹھۍ تھاوُن صفٲیی ہُنٛد چھِ یِم خیال تھاوان تہٕ واریاہ زیادٕ اصٕل خوش کران اسہِ یِم تہٕ اگر بہٕ یِمن یژھہٕ وَنُن بہٕ ونہٕ یِمن سٲنۍ یۄس کٔشیر چھِ یہِ چھِ واریاہ زیادٕ اکھ خوبصورت جاے یہِ چھِ سیٚودٕے جنٛت یِمن پزِ یور یُن ایٚنجاے کَرُن پرٮ۪تھ جایہِ گژھُن پرٮ۪تھ جایہِ ایٚنجاے کَرُن نیچرس تہٕ بس یوٗتۍ ہیٚکہ بہٕ یمن ؤنتھ کہِ نیچر پزِ اصٕل ایٚنجاے کَرُن مگر اتھ پزِ کِیر تہِ تیژٕے کرٕنۍ